ہیٚلو وعلیکُم سلام تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُوا اَہَن حظ شُکُر شُکُر اَصٕل پٲٹھۍ مےٚ حظ اوس کیٛاہ چھِ اَتھ وَنان تُہۍ چھِو نا یہِ کَران پیپَر ماشی سۭتۍ چھُنا تُہۍ آٹِزٕ مطلب کٲم کَران پیپَر ماشی ہٕنٛز کٲم کَران ٹھیٖک مےٚ ٲسۍ کیٚںٛہہ آرڈَر دِنۍ وۅنۍ چھَنا عیٖد اِنہٕ واجیٚنۍ مےٚ دۄٚپ وُنکٮ۪ن ما چَلہِ اَتٮ۪ن دُکانَس پٮ۪ٹھ اَگر بہٕ وُنکٮ۪ن ترٛاوٕ یِم تہٕ وُنکٮ۪ن چَلہِ تھوڑا تَمہِ موٗجوٗب ٲسۍ مےٚ کیٚنٛہہ آرڈَر دِنۍ زَن تہِ کیٚںٛہہ کھِلونہٕ آسان یِم یِمَن پٮ۪ٹھ پیپَر ماشی چھِ یِوان کَرنہٕ لۅکٕٹۍ گُرۍ چھِ آسان یا باقٕے باقٕے چھِ آسان کانٛگٕر چھِ آسان چھِنا یِمَن پٮ۪ٹھ تِم یِوان چھِ پیپَر ماشی کَرنہٕ یا یٔنٛدٕر چھُ آسان تُہۍ چھُو کَران

ٹھیٖک ٹھیٖک اَہَن حظ سُہ کَتھ چھِ پوٚز مگر مَسلہٕ چھُنا یہِ کہِ وۅنۍ مےٚ چھُنہٕ وُنہِ سِٹاک وُنکٮ۪ن کِہیٖنٛۍ نہٕ اَگر تُہۍ تھوڑا بہت مےٚ دیٖہِو واریاہ زیادٕ کیٚنٛہہ کٲ دیٖہِو اورٕ کٔرِتھ بہٕ ہیٚکہٕ ہا سُہ کٕنِتھ تۄہہِ تہِ میلیو فٲیدٕ مےٚ تہِ میلہِ فٲیدٕ بہٕ وَنہو تۄہہِ گۄڈٕنٮ۪تھٕے بَنٲوِزیٚو تُہۍ بۄکٕس چھِنا تِم ڈَبہٕ یِوان پیپر ماشی ہٕنٛدۍ یِمَن منٛز سُہ ڈرٛے فرٛوٗٹ چھُ یِوان تھاونہٕ یِم گژھَن مےٚ کَم سے کَم ہَتھ آسٕنۍ گوٚوا ٹھیٖک بیٚیہِ یِم تِم شُرٮ۪ن ہٕنٛدۍ تِم کا لۅکٕٹۍ لۅکٕٹۍ چھِنا تِم گِنٛدنہٕ خٲطرٕ تِم کانٛگٕر آسان سَماوار آسان یَتھ پٮ۪ٹھ پیپَر ماشی چھِ یِوان کَرنہٕ یِم تھٲوزیٚو لَگ بَگ یِم تہِ تھٲوزیٚو پنٛژاہ آ بیٚیہِ کٔرۍزیٚو اَکھ کٲم بیٚیہِ چھِ بیٚیہِ تہِ چھِنا تِم باقٕے یِوان تِم کھِلونہٕ ٹایپَس پٮ۪ٹھ گُرۍ ہِوۍ آسان بَنٲوِتھ یا باقٕے تِم جانوَر ہِوۍ آسان بَنٲوِتھ تِم تہِ تھٲوزیٚو تِم تھٲوزیٚو لَگ بَگ تٕرٛہ تٕرٛہ تھٲوزیٚو تِم تُہۍ ؤنۍتو مےٚ تُہۍ چھِو اَتھ کَلَر پانَے کَران کِنہٕ بہٕ دِمہو تۄہہِ یورَے کَلَر وَلَر کٕم کٕم چھُو کَرٕنۍ اَچھا سُہ چھُ اَچھا تَتھ کیٛاہ چھُ گژھان ریٹ کیٛاہ چھُ تُہۍ کَران اَتھ

ٹھیٖک ترٛٮ۪ن ہَتَن گژھِ ریٚڈی سُہ گژھِ نا مگر درٛۅگ تَتھ اَگر تُہۍ کیٚنٛہہ کَم کٔرِو تیٚلہِ بَناوٕہا بہٕ واریاہ

ٹھیٖک ٹھیٖک مگر اَگر تُہۍ پانہٕ بَنٲوِو وۅنۍ مطلب مَسلہٕ چھُنہٕ یہِ کیٚنٛہہ اَگر بہٕ رنٛگ تہِ یورَے دِمہٕ تۄہہِ آسٮ۪و وۅنۍ پَے یِمَن رنٛگَن ونٛگَن ہٕنٛز مےٚ ما چھِ پَتاہ تُہۍ ہیٚکِو مےٚ اورَے دِتھ بہٕ دِمہو تۄہہِ یہِ دَہ رۄپیہِ تَتھ علاوٕ وۅنۍ کٔرۍہوٗس کیٚنٛہہ اَسا کیٚنٛہہ چھُنہٕ پَرواے وَلہٕ ٹھیٖک چھُ بہٕ یِمو تیٚلہِ أتی تہٕ تُہۍ چھُنا أتی بَسان نَوا کٔدلہٕ چلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ کیٚںٛہہ چھُنہٕ بہٕ یِمو تیٚلہِ توٗرۍ تہٕ تیٚلہِ تھٲوزیٚو تُہۍ تیار تہٕ بہٕ وَنہو تۄہہِ کیٛاہ کیٛاہ چھُ مےٚ ضروٗرت بہٕ دِمہو تۄہہِ رِٹٕن تیٚلہِ ٹھیٖک چھا چلو چلو ٹھیٖک چھُ بِہِو خۄدایَس حوال